بَچن ہٕنٛد خٲطرٕ اَگر حظ أسۍ وٕچھو بَچَن ہٕنٛد خٲطرٕ حظ چھِ واریاہ زیادٕ نِو گیمٕز یَتھ منٛز اَکھ گیم چھِ ہایِڈ اینٛڈ سیٖک یعنی ہایِڈ اینٛڈ سیٖک حظ چھِ واریاہ اَصٕل گیم واریاہ زیادٕ اَصٕل گیم چھِ یا بیٛاکھ اَکھ گیم یۄس چھِ سۄ حظ چھِ وٕنکٮ۪ن یِم بَچہٕ ہٮ۪کَن گِنٛدِتھ سۄ چھِ کِک سُہ کِک دَ بال یعنی تَتھ تہِ چھُ واریاہ زیادٕ مَزٕ یِوان تہٕ بیٛاکھ اَکھ گیم حظ چھِ بَچَن ہٕنٛد خٲطرٕ وٕنکٮ۪س سُہ کٮ۪پچَر کَرُن کٮ۪پچَر فٕلیگَس کٮ۪پچَر دَ فٕلیگ یعنی سۄ تہِ چھِ اَکھ واریاہ اَصٕل گیم بَچَن ہٕنٛد خٲطرٕ وَتہِ بَچَن ہٕنٛد خٲطرٕ حظ چھِ واریاہ زیادٕ اَصٕل گیمٕز یعنی پٮ۪رَشوٗٹ گیم تہِ ہٮ۪کَن یِمہٕ گِنٛدِتھ اِتھَے پٲٹھۍ چھِ بیٛاکھ اَکھ گیم سۄ ٹرٛٮ۪فِک کاپ تہِ چھِ بَچَن ہِنٛد خٲطرٕ واریاہ اَصٕل گیم یا بیٛاکھ اَکھ گیم چھِ بَچَن ہٕنٛد خٲطرٕ سُہ سُہ جَمپ کَرُن جَمپ کَرُن یعنی سۄ تہِ چھِ واریاہ اَصٕل گیم تہٕ بیٛاکھ گیم یۄس حظ بَچَن ہٕنٛد خٲطرٕ سۄ چھِ سۄ ماربَل گیم ماربَل گیم تہِ چھِ واریاہ اَصٕل یعنی بَچَن ہٕنٛد خٲطرٕ چھِ واریاہ زیادٕ گیمٕز یِم یِم ہٮ۪کَن یِمَن دۄہَن منٛز گِنٛدِتھ تہٕ یِمَن گیمٕز گِنٛدنہٕ سۭتۍ چھُ اِنسانَس تنٛدرُستی پٲدٕ گژھان اِنسان چھُ فِٹ روزان اِسلیے گژھَن بَچہٕ ہَرٕ کُنہِ گیمہِ خٲطرٕ اٮ۪وِیَر کَرٕنۍ بَچَن گژھِ وَنُن ہَرٕ کانٛہہ گیم گِنٛدِو تُہۍ یعنۍ امہِ سۭتۍ چھُ اِنسان سُنٛد ذہن تہِ روزان تازٕ امہِ سۭتۍ چھُ اِنسان سُنٛد جسِم تہِ روزان تنٛدرُستہٕ اِسلیے گژھَن اَسہِ بَچہٕ گژھٕ ووٚکھ نہٕ أسۍ رُکاوٕنۍ گِنٛدنہٕ نِش کِہیٖنۍ نہٕ وٕنکٮ۪س چھِ واریاہ زیادٕ نَیہِ نَیہِ گیمٕز یِمہٕ بَچہٕ گِنٛدِتھ ہٮ۪کَن تِہُنٛد ذہن تہِ گژھِ تمہِ سۭتۍ تازٕ تہٕ تِہُنٛد جسم تہِ روزِ تنٛدرُستہٕ اِسلیے گژھِ بَچَن ہَرٕ کُنہِ گیمہِ منٛز پاٹسِپیٹ کَرنہٕ خٲطرٕ وَنُن زِ تُہۍ کٔرِو پاٹسِپیٹ پرٛٮ۪تھ کُنہِ گیمہِ منٛز